اَگر بہٕ کَتھ کَرٕ پَننہِ گَرِچ یا یَتھ ایریاہس منٛز بہٕ روزان چھس ہا أسۍ چھِ ہَمیشہِ آ صُبحٲے چٮ۪وان مطلب سٲنۍ صُبحٕچ شروٗعات چھِ گَژھان نُن چاے سۭتۍ اَکھ چیٖز چھُ یہِ کہِ یہِ چھِ ہر کٲنسہِ ہِندِس گَرس مَنٛز یِوان تیار کَرنہٕ پَتہٕ یوان برٛونٚہہ کُن یِوان دِنہٕ چاہے میٚہمان آسن یا گَرِک بٲژ آسن اِتھٕے کٔنی چھِ سٲنِس ایریاہس منٛز کیٚنٛہہ ٹی سِٹال یا مطلب تِتھ کیٚنٛہہ ریسٹورَنٹ ییٚتَٮ۪تھ یِم سٲو چھِ یوان کَرنہٕ تہٕ اگر أسۍ وۄنۍ کَتھ کَرو بیٚیہِ کُنہِ ڈِشِچ سُہ گوٚو مطلب ہاک یُس کہِ ہَر کُنہِ گَرس منٛز یا ہَر کُنہِ یَتھ ریسٹورَنٹس منٛز چھِ یوان بناونہٕ تہٕ باقٕے بیٚیہِ مطلب رزما دال چھِ بیٚیہِ زیادٕ مشہوٗر کشمیٖرَس منٛز تِکیازِ کہِ اَتھ چھِ آسان تِتھُے اَلگٕے مَزٕ ٹورِسٹٕس چھِ واریاہ مطلب مُتاثر گَژھان ییٚلہِ تِم یہِ رزما دال چھِ کھٮ۪وان تہٕ تِم چھِ نہٕ مطلب یہِ پریفَر کَران تِم چھِ نہٕ وَنان کہِ نا اَسہِ دِیو سا سُے یہِ أسۍ کھٮ۪وان چھِ ڈیلی یوٗز پٮ۪ٹھ تِم چھِ وَنان نہ اَسہِ گَژھِ تہِ چیٖز مطلب مِلُن یُس ییٚتِچ خاصیَت آسہِ پَتہٕ چھُ یوان تِمن سٲو کَرنہٕ نُن چاے تہٕ تَتھ سۭتۍ چھِ یوان تِمن دِنہٕ مکاے ژوٚچ مکاے ژوٚٹ یا توٚملہٕ ژوٚٹ یا کِرژھوٲرۍ یا تِمن چھُ بیاکھ ناو آبہٕ وٲرۍ تہٕ یِم یِم سۄ ژوٚٹ چھِ سۄ چھےٚ یِوان اَگرأسۍ کَتھ کَرو مکاے ژوٚٹٕچ سۄ چھےٚ یوان بناونہٕ یِمن مکاے یۄس کہِ وۄبدان چھِ وارِ منٛز یا پہاڑن پٮ۪ٹھ تہٕ اگر أسۍ وۄنۍ کِرژھوٲرِچ کَتھ کَرو یا آبہٕ وٲرِچ کَتھ کَرو سۄ چھِ یوان بناونہٕ یَتھ توٚملَس سُہ توٚمُل چھُ یوان گٕہنہٕ سُہ چھُنہٕ یوان مِکسَرس منٛز یہِ کَرنہٕ کیٚنٛہہ گٕرنڈ کَرنہٕ کیٚنٛہہ سُہ چھُ یوان نِیامہِ منٛز گٕہنہٕ سُہ چھُ تمی سۭتۍ سُہ مطلب سُہ وا یہِ دِوان ٹیسٹ دِوان